واریاہ کینٛہہ یِم چیلیجِز چھِ یِم کَشمیری سپیٖکر چھُ فیس کَران أزکِس وٲلڈَس مَنٛز خاص کَر یَتھ کٔشیٖرِ مَنٛز اوس واریاہ زیادٕ ایٚکسپوجَر کَم گۄڈنِکہِ دۄہَن ییٚمہِ کہِ وَجہ سۭتۍ کینٛہہ کَم کینٛژھا لُکھ یِم انٛگریزی یا اردوٗ زانان اَصل پٲٹھۍ اور تِم ٲسۍ ہیٚکان بوٗلِتھ کُنہِ جایہِ مَگَر اُوَرآل ییٚلہِ مےٚ باسیٚو کٔشیٖر مَنٛز کیاہ چھُ نہَ یِم یۄس اِنٛگلِش لینٛگویج چھ سۄ چھ زیادٕ زیادٕ ہیٚوان وۄنۍ فلورِش گَژھِنۍ اور اردوٗ تہِ چھُ یَژھان گَژھان فلورِش مَگَر یِم کَشمیری سپیٖکَر چھِ تِم چھِ روٗدمٕتۍ تھوڑا نہَ پَتھ اِنٛگلِشَس مَنٛز تہِ تہٕ اردوٗ وَس مَنٛز تہِ ییٚمہِ کہِ وَجہ سۭتۍ اَگَر کُنہِ جایہِ بولُن آسہِ تِم چھِنہٕ ہیٚکان بوٗلِتھ کینٛہہ کانٛہہ بوٚڈ سیمِنار آسہِ تِم چھِ کَران کینٛہہ تِم وٲڈ یوٗز یِم تِم کٔشیٖر مَنٛزٕے چھِ آسان تِم تاکہِ مَگَر تِم چھِنہٕ آسان فیٚمِلیَر تَتھ اِنٛگلِشَس سۭتۍ یۄس اِنٹَرنیشنَل زَبان چھِ یا اردوٗ وَس سۭتۍ یِمے خاص چھِ چیٚلینجِز زیادٕ چھِنہٕ چیٚلینجِز باقٕے امہِ علاوٕ کینٛہہ اَلبَتہ ہیٚچھُن پَزِ سارے لینٛگویجِز تاکہِ سٲنۍ یۄس کوٚمنِکیشَن گَژھِ یہِ گَژھِ بیٚٹَر ہَر کُنہِ اَنداز